ٲں یہِ چھُ ریٚلِویٚنٛٹ پرٛایمری آواکِپیشَن یُس اسہِ چھُ سُہ چھُ ایٚگرِکَلچَرَس سۭتۍ أسۍ وابستہٕ ایٚگرِکَلچَرَس منٛز چھِ أسۍ ژوٗنٛٹھۍ وۄبداوَن ژوٗنٛٹھۍ چھِ اسہِ کُلۍ چھِ ڈوٚنۍ کُلۍ چھِ تہٕ یِیٚمس یِم ٲں ژوٗنٛٹھۍ چھِ یہِ چھِ اسہِ ٲں اکھ بیک بون آف اِکانومی سٲنۍ یِم اسہِ اسہِ یِم ژوٗنٛٹھۍ چھِ یِم چھِ أسۍ پَتہٕ نیٚبر ہنٛدوستان باقیَن سٹیٹَن منٛز سوزان باقٕے فاریَن کَنٹریَن منٛز سوزان تَمہِ سۭتۍ چھِ سٲنۍ اِکانومی بَڑھان وۄنۍ اَمہِ سۭتۍ کیٛاہ چھُ اسہِ بَنہِ بیٚیہِ اِنفلَنٕس یُن یِم ٹیٛوٗرِسٹہٕ چھِ تِم چھِ یور پرٛیٚفَر کَران کَشمیٖرَس منٛز یُن پَتہٕ خاص کَر یِمن باغَن منٛز اَژُن تہٕ یہِ ژوٗنٛٹھ وُچھُن ٲں یہِ ہَسا یہِ اَتیٚن یِم چھِ یِم شولا وولا کَران یِم چھِ اَتیٚن یِم پرٛیٚفَر وُچھان پانہٕ شوقَن وُچھان یِم ہے یہِ کِتھ پٲٹھۍ چھُ ییٚتہِ کُلِس پٮ۪ٹھ یہِ ژوٗنٛٹھ یہِ کیٛتھ چھُ تہٕ یُس اَمہِ ساتہٕ چھُ آسان سُہ چھُنہٕ پَتہٕ تَمہِ ساتہٕ تِمَن تَتہِ آسان پَتہٕ کیٚنٛہہ توٚت واتَن چھُ تہٕ یِم خاص کَر یِم ٹیٛوٗرِسٹہٕ اگر یِوان چھِ یِمَن چھُ مین آسَان زیادٕ یِم ایپلہٕ سیٖزَنَس منٛزٕے چھِ اَتھ أتھۍ سیٖزنَس منٛز چھِ یِم یِوان تہٕ یِم چھِ یِم خاص کَر یِمَن ژوٗنٛٹھۍ باغَن منٛز اَژَان ضروٗری یِم یِم چھِ یِمن وُچھان ژوٗنٛٹھۍ اَتیٚن چھِ اسہِ یِمَن یِم چھِ ٹیسٹہٕ تہِ کَران کیٛازِ یہِ چھُ آسان ییٚمہِ ساتہٕ فرٛیٚس یہِ ہَسا یہِ فرٛیش ایپٕل اَمہِ ساتہٕ چھِ یِم وَنان اسہِ یِمن یِمن اگر أسۍ وُچھو یِمن چھِ یِم ٲں ییٚلہِ یِم تَتہِ کَریٚن یِم پرٛیٚفَر یِم ہیٚندۍ تَتہِ چھُ یِمَن پیٚوان زٕ ہَتھ ڈاے ہتھ رۄپیہِ کِلوٗ اَتیٚن چھِ أسۍ یِمَن دِوان اَتہِ جوٗس تہِ بَنٲیِتھ اَتیٚن چھِ أسۍ تِمن دوان دَہ یا وُہ رۄپیہِ کِلوٗ گوٚو زیادٕ تر چھُ یُس یہِ ٹیٛوٗرِسٹہٕ چھُ یہِ چھُ زیادٕ کَرَن اَتیٚن اَمہِ ساتہٕ تہِ پرٛیٚفر ییٚتہِ جیٛوٗس چیٛون اَتیٚن اَمہِ ساتہٕ تہِ یہِ ژوٗنٛٹھ ہیٚون وۄنۍ ہیٚکہِ ہا نہٕ یِم اَمہِ ساتہٕ یِم گاڑِ وٲلۍ ہیٚتھ کیٚنٛہہ یِم چھِ نوان گِفٹہٕ پیکَہ اکھ ڈَبَہ زٕ ڈَبَہ ییٚمہِ سۭتۍ یِم اَمہِ سۭتۍ وۄنۍ یِم وُہ رۄپیہِ تٕرٛہ رۄپیہِ کِلوٗ چھُ پیٚوان تہٕ پَتہٕ روٗد مٔزیٖد اَمیٛک یہِ ہَسا یہِ سُہ یُس یہِ سون یہِ ایٚگرِکَلچَر أمیٛک یہِ ہسا یہِ یہِ ہَسا یہِ آواکپیشَن چھِ اَمہِ سۭتۍ کُس فٲیدٕ چھُ یَتھ ہَسا یہِ اِکنامی پٮ۪ٹھ امہِ سۭتۍ یہِ چھِ ایٚڈویٚنٹیجِز اَمہِ سۭتۍ چھُ اسہِ واریاہ فٲیدٕ یِوان أسۍ چھِ یِم پَتہٕ یِم ہَسا یہِ کٕنان ژوٗنٛٹھۍ نیٚبرٕ سِٹیٹَن منٛز ٲں یہِ ہَسا ییٚمہ سۭتۍ سٲنۍ اِکانمی یۄس چھِ سۄ تہِ چھُ بَڑھان سٲنۍ یا خاص کَر ٹوٗرِسٹہٕ یُس یہِ ٹیٛوٗرِزٕم ڈِپاٹ ٹیٛوٗرِزٕم چھُ ٹیٛوٗرِزٕم تہِ چھُ اَمہِ سۭتۍ بَڑھان یِم یمو یہِ ہَسا یہِ سانہِ یِم آواکِپیشن خاص کَر یِم ایٚگرِکَلچَر سۭتۍ تہٕ یُس مین چھُ اَتھ منٛز یِوان ایٚپٕل